آب چھُ سانہِ زنٛدگی منٛز واریاہ زیادٕ ضروٗری اَگَر نہٕ آبٕے آسہِ أسۍ کیاہ ہیٚکو کٔرِتھ اَسہِ چھِ لَگان آب تریش چَنَس بانہٕ چھَلنَس بَتہٕ رَننَس کُلٮ۪ن آب کُلٮ۪ن سَگ کَرنَس پَلو چھَلنَس سران کَرنَس گاڑِ چھَلنَس بایکہٕ چھَلنَس سکوٗٹی چھَلنَس اَگَر نہٕ آب آسہِ أسۍ کیاہ ہی ہیٚکو کٔرِتھ زِنٛدگی مَنٛز مےٚ چھُنہٕ باسان آبہٕ وَرٲے ہیٚکہِ سٲنۍ زِنٛدگی گُزرِتھ أسۍ اَگَر دۄنٕے گٲنٛٹَن آب گَژھِ مےٚ چھُ أسۍ چھِ پاگَل ہیٚوان گَژھُن آب چھِ واریاہ زیادٕ ضروٗری سانہِ زِنٛدگی خٲطرٕ آب وَرٲے چھَنہٕ کانٛہہ زِنٛدگی یی آبہٕ سۭتی چھِ أسۍ ہیٚکان زِنٛدٕ روٗزِتھ کامہِ کٔرِتھ پاوَر چھِ بَنان آبہٕ سۭتی پا آب آبہٕ وَرٲے چھِی نہٕ کینٛہہ آب آب سۭتی چھِ أسۍ ہیٚکان پَرُن پَنُن گَرٕ صاف تھٲوِتھ تٕژھ چھِ أسۍ ہیٚکان دِتھ آب سۭتی بُتھ چھِ أسۍ ہیٚکان آبہٕ سۭتۍ چھلِتھ پَنُن پان چھِ أسۍ ہیٚکان صاف تھٲوِتھ آب سۭتی گَنٛدگی چھِ أسۍ صاف کَران آب سۭتی اَسہِ چھِ واریاہ زیادٕ ضروٗری آب آب وَرٲے ہیٚکوٕے نہٕ أسۍ زِنٛدٕ روٗزِتھ